اسلامُ علیکُم آسف صٲب تُہۍ کرناے تو پنُن پان تعارُف تہٕ بییٚہِ ؤنتو تُہۍ تُہۍ کیاہ چھِو کارٕبار چھِو کران تہٕ کیاہ چھِ تُہۍ یژھان برونٛہہ کُن کارٕبار بییٚہِ کرُن تہٕ کیاہ شوق چھِو تۄہہ امہِ کارٕبار ورٲے تہِ زندگی منٛز وعلیکُم اسلام بہ حظ چھُس مےٚ چھُ ناو آسف حُسین شیر مےٚ حظ چھُ مٲلِس ناو مشطاق احمد شیر بہٕ چھُس روزان پہلہِ یُس کۄلگامہِ پٮ۪ٹھ دوٗر چھُ ژور کِلو میٹر بہ حظ اوسُس ٹٮ۪نتھس پران بییٚہِ اوسُس بہٕ کٲم وٲم کران پنُن روزگار اوسُس پکناوان ٹٮ۪نتھ پٮ۪ٹھ باسیٚو نہٕ مےٚ پنُن پڑاے باسے نہٕ مےٚ ٹھیک کینٛہہ مےٚ کوٚر تتہِ پٮ۪ٹھ ژھُن مےٚ پرن ترٲیتھ مےٚ باسیٚو نہٕ تتہِ پٮ۪ٹھ ٹھیٖکھ پرن کینٛہہ مےٚ کوٚر تتہِ پٮ۪ٹھ پنُن کارٕبار سٹاٹ مےٚ ترٲو پولٹری فارم پولٹری فارم بہٕ چھُس یژھان ہر کُنہِ جایہِ پنُن اکھ اکھ پولٹری فارم تراوُن بہٕ چھُس یژھان ہر ہر کٲنٛسہِ گژھَن ہر کٲنٛسہِ تانۍ گژھۍ میٲنی تِم کۄکر واتٕنۍ یِم بہٕ تیار چھُس کران